میون پسنٛدیٖدہ موسم چھُ بہار بہار کیٛازِ تِکیٛازِ بہار چھُ واریاہ زیادٕ خۄشوُن اکھ موسم یہِ چھُ مےٚ واریاہ زیادٕ اکھ أنٛدرِ کِن اکھ تِیُتھ یہِ دیوان کہِ واریاہ زیادٕ یِتھ پٲٹھۍ بہار چھُ پھہلران پوش چھِ اصل پٲٹھۍ نیران لوٗکھ چھِ نیران زٔمیٖندٲرۍ کرنہِ خٲطرٕ کُلین چھُ زُو اژان سانہِ ماجہِ چھِ گژھان وارٮ۪ن منٛز تتہِ چھِ تِم ہاکھ بیول ووان واریاہ واریاہ قٕسمٕکۍ بیول ووان تِتھ پٲٹھۍ چھُ انسانس یہِ موسم واریاہ زیادٕ خۄش کران واریاہ زیادٕ اصل چھِ آسان نیٚبرِم موسم ہوا آب چھِ یِوان سورُے کینٛہہ چھُ آسان واریاہ زیادٕ اصل مطلب سورُے کینٛہہ چھُ خۄش کران انسانس امی کِن چھُ مےٚ یہِ موسم واریاہ زیادٕ پسنٛد